وعلیکُم سلام اَلسلامُ علیکُم یَس سَر أسی چھِ ٹاپ لایِن اٮ۪لَکٹرانِکٕس یَس سَر ؤنیُو حظ

تُہۍ ؤنیُو حظ مےٚ نمبَر تۄہہِ کیٛاہ چھُو نمبَر بہٕ وُچھٕ مےٚ چھا ؤنیُو حظ تُہۍ نمبَر ٹھیٖک ٹھیٖک ٹھیٖک آ یہِ چھِ اَسہِ کوٚرمُت ٹھیٖک یہِ چھِ کوٚرمُت رٔپیر وٕنۍکٮ۪نَس چھِ اَتھ اوکے ڈِسپٕلے اَکھٕ اَتھ ترٛٲو اَسہِ اَصٕل ہِش آرجِنٛل ڈِسپٕلے یُس زَنہٕ اَرداہَن شَتَن منٛز چھِ مِلان بیٛاکھ ٲسۍ یِوان ٲٹھںٕے شَتَن منٛز تہٕ یَتھ مگر کَمٕے ٹایِم اوس نٮ۪ران یہِ چھُو یُس اَتھ آز اَسہِ ترٛٲو یہِ چھِ آرجِنَل اَتھ ہٮ۪کَن نیٖرِتھ مان ژٕ ییٖتِس کالَس موبایِل چھِ تیٖتِس کالَس ہیٚکہِ ڈِسپٕلے تہِ چٔلِتھ بیٚیہِ یُس آی سی ٲسۍ اَتھ شاٹ سُہ تہِ بَدلٲو اَسہِ موبایِل چھِ وٕنۍکینَس یِتھ پٲٹھۍ تۄہہِ وۄنۍ ٹایِم مِلیو تُہۍ ہیٚکِو سٲنِس شاپَس پٮ۪ٹھ وِزِٹ کٔرِتھ تُہۍ ہیٚکِو پَنُن فون نِتھ ٹھیٖک حظ چھِ ٹوٹل اٮ۪ماوُنٛٹ چھُوٕ تۄہہِ اَنُن ژوٚوُہ شَتھ رۄپیہِ حظ چھُو توہہِ اَنٕنۍ چھِنہٕ حظ ٹھیٖک ٹھیٖک حظ ژوٚوُہ شَتھ روپیہِ بہتر روزِ میانہِ حسابہٕ یُتھُے اگر تۄہہِ وٕنۍکینَس تہِ مِثال کُنہِ تہِ ساتہٕ لَگیو نا بازَر کُن چَکر تُہۍ ہیٚکِو کُنہِ تہِ ساتہٕ صُبحٲے سَتہِ پٮ۪ٹھ شامٕچَن نَوَن تامتھ یِتھ وۄنۍ چھِ یہِ تۄہہِ تامَتھ تُہۍ کٔژِ بَجہِ یِیوٗ کیٛاہ چھِنہٕ حظ ٹھیٖک حظ چھِ ٹھیٖک اَدٕ حظ اَدٕ حظ اَدٕ وعلیکُم سلام